میانہِ رایہِ حِساب یُس دیٖن چھُنہٕ حظ یہِ حظ چھِ لگان اَکھ حظ مطلب لڑٲے کرنَس دوٗر بیٚیہِ حظ مطلب صحلہ کرنَس لگان بیٚیہِ حظ واریاہَن واریاہَن چیٖزَن لگان مطلب خاص کر حظ ما معٲفی دِنَس لگان یہِ دیٖن وٕچھ حظ کٔمۍ آیہِ مطلب مَنٛزٕ حظ گوٚو کیٚنہہ لڑٲے گٔے حظ کیٚنہہ جگڑٕ پانہٕ وٲنیٚن پتہٕ حظ چھِ واریاہ پانہٕ وٲنۍ سمان گامٕکۍ لوٗکھ حظ سَنان سَمان مولوی صوب حظ سَمان بیٚیہِ حظ سَمان تٔم یِمَو پانہٕ وٲنۍ لڑٲے کٔر پتہٕ حظ چھِ یِم اَکھ فٲصلہٕ نِوان مگر سُہ فٲصلہٕ حظ چھِ آسان دیٖنہٕ حِسابہٕ مطلب اگر دیٖن وَنہِ نہٕ حظ یِمَن دۄن چھِ یوٗتاہ رَقَم دیُن یِمَن دۄن چھُ ہُہ کَرُن یِمَن دۄن چھِ یہِ کَرُن دیٖنہٕ حِسابہٕ حظ چھِ یِمَن دِوان معٲفی بیٚیہِ حظ چھُ دیٖن وٕچھ حظ دیٖنہٕ سۭتۍ حظ چھُ مطلب پیٖس مطلب یِمَن حظ چھِ دیٖن سۭتۍ آسان کنٛٹری منٛز مطلب مولوی صوب حظ وَنہِ یہِ چھِ کَرُن أسۍ چھِ کران تی مطلب رِکاگنیشَن حظ چھِ اَسہِ پَنٛنِس گامَس منٛز دیٖنہٕ سۭتۍ دیٖن حظ چھِ واریاہ اَسہِ مدد کران دیٖن حظ چھِ مطلب لڑٲے کران دوٗر جھگڑٕ کران دوٗر بیٚیہِ حظ چھِ دیٖنَس منٛز معٲفی خۄدایَن حظ چھِ فرمومُت دۄپُن دیٖن دیٖنَس منٛز گژھِ معٲفی آسٕنۍ اَکہِ لَٹہِ آسہِ گژھ اِنسانَس دِنۍ معٲفی دُبارٕ گۄژھ نہٕ سُہ یہِ غلطی کَرُن دیٖنَس منٛز چھِ مطلب لڑایہِ حظ چھِ گژھان تِم حظ چھِ دیٖنہٕ سۭتۍ أسۍ اورٕ یور کران مطلب لڑایہِ کیٛازِ چھِ گژھان مطلب واریاہ لڑایہِ حظ چھِ گژھان مطلب پتہٕ چھِ مولوٗی صوب سَمان گامٕکۍ لوٗکھ سَمان تِم حظ چھِ تَتھ دوٗر کران بیٚیہِ حظ چھِ یِمَن حظ چھِ اَسہِ دیٖن یِمَن یِمَن گامَس منٛز حظ چھِ اَسہِ یِمَن دیٖنہٕ سۭتۍ مولوی صوب حظ چھِ وَنان خۄدایَن چھِ فرمومُت یہِ روزدَر چھِ بۄہُن أسۍ حظ چھِ بہوان مطلب اَمَن حظ چھِ دیٖنَس منٛز دیٖن سۭتۍ حظ چھِ لڑایہِ تہِ گژھان دوٗر دیٖن سۭتۍ حظ چھِ أسۍ معاف تہِ ہٮ۪چھان معٲفی تہِ ہٮ۪چھان دِنۍ دیٖنہٕ سۭتۍ حظ چھِ یِمَن تہِ آسان دیٖنہٕ سۭتۍ حظ چھِ مطلب سٲلِم کیٚنہہ ییٚلہِ دیٖن چھِ تیٚلہِ حظ چھِ أسۍ ییٚلہِ دیٖن چھِ ییٚلہِ خۄدایَن چھِ فرمومُت زِ یہِ کٔرو روزدَر بِہیُو أسۍ حظ چھِ بہوان تِکیٛازِ دیٖنَس منٛز حظ چھِ لیٚکتھ روزدَر چھِ بِہُن ثواب روزدَر چھِ ضروٗری بِہُن دیٖن مےٚ حظ باسان یُس یہِ دیٖن چھُ یہِ حظ چھُ واریاہ اَصٕل أمۍ سۭتۍ حظ چھِ أسۍ اَمنَس منٛز بِہِتھ أمۍ سۭتۍ حظ چھِ لڑایہِ تہِ گژھان دوٗر أمۍ سۭتۍ ہیٚچھ اَسہِ معٲفی تہِ دِنۍ دیٖن سۭتۍ حظ ہٮ۪چھ اَسہِ واریاہ کیٚنہہ